ہیٚلو ہیٚلو اَسَلام وعَلیکُم تُہۍ چھُو حظ حِدایَت صٲب تۅہہِ چھِو حظ تُہۍ چھِو حظ کِچَن سامان کٕنان اچھا اسہِ حظ اوس بہٕ درٛاس اوٚترٕے اَلگ تہٕ وۅنۍ اوس مےٚ بانہٕ ضروٗرت تہٕ تۅہہِ کٕم کٕم بانہٕ چھِ آسان اتہِ اَسہِ حظ چھِ ژٕ ژٕ بوز یہِ ژےٚ یہِ ژٕ بوز یہِ تہِ حظ کِچنَس منٛز چھِنہٕ حظ آسان تہِ چھُ ضرورت اسہِ آچھ بیے آچھ تَش نٲر یِم چھِو حظ تۅہہِ نِش تَش نٲر تَش نٲر

اسہِ حظ اوس اسہِ اسہِ اوس ضروٗرت پَلیٹ چَمچہِ تَش نٲرۍ ژٕ بوز ٹوٗرۍ ژٕ بوز سٲری حظ گِلاس یہِ بیٚیہِ حظ ٲسۍ ضروٗرت کَپ وَپ تہٕ تہٕ سَماوار چھَ حظ تۅہہِ نِش سماوار بَنان ژٕ بوز یُس سُہ میٖڈِیَم ٹایِپَس یُس حظ یُس حظ اَصٕل گَرِ چَلہِ

اچھ تہِ اَدٕ ڈِیزا ڈِیزایِن تہِ ہیٚکوو أسۍ پَننہِ طرفہٕ کٔرِتھ ڈِیزایِن یُتھ آسہِ

اَ اَدٕ حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ